اکھ پانٛژھ سَتھ ترٛۆوُہ اوس مےٚ بیٚنہِ خانٛدر سَتووُہ ژور ساس پانٛژھ ٲسۍ گٔیس بہٕ جوٚم چکرس دہ پانٛژھ زٕ ساس کہَس منٛز کوٚر مےٚ ٹینتھٕ ترٛۆوُہ شیٚے زٕ ساس کہَس منٛز کوٚر مےٚ ٹویلتھٕ سَتووُہ ٲٹھ زٕ ساس آرٕدہَس منٛز اوس مےٚ بٲیِس خانٛدر